بہٕ چھٮ۪س کوٗشِش کَران بہٕ یِم پِکچَرٕس تُلہٕ نا یِم تہِ بہٕ فوٹوٗ چھٮ۪س تُلان کیمراہَس منٛز فونکِس تہٕ بہٕ چھٮ۪س تِم تُلان لگ بگ ییٚتِنَس کُلۍ وُلۍ آسن یا جانوَر آسن تہٕ یا بیٚیہِ آب ییٚتٮ۪ن آسہِ ییٚتِنَس تہِ نیچرُک کینٛہہ کانٛہہ تہِ سایِن آسہِ ییٚتِنَس تہِ کانٛہہ قۄدرٔتی منظر ہیوٗ چھُ آسان تَتِنَس چھٮ۪س بہٕ کوٗشِش کَران فوٹوٗ تُلنٕچ تِکیٛازِ باقٕے ییٚتِنَس تہِ تُلو چاہے سُہ کِمرٕ آسہِ یا چاہے بیٚڈ آسہِ یا چاہے کیٛاتھانۍ یہِ چھِ مےٚ باسان سورُے یہِ چھِ زَن یِہٕے فیک ہیوٗ نَکلی باسان ہُہ چھِ باسان زَن تہِ یہِ چھِ آرجِنَل پٔزی پٲٹھۍ چھِ یِہٕے پوٚز تیٚم موٗجوٗب چھٮ۪س بہٕ کوٗشِش کَران کُنہِ تہِ جٲے ییٚتِنَس تہِ نیچرُک کینٛہہ آسہِ یا پارک آسہِ یا تہٕ پَتہٕ آسہِ آسن کُلۍ تَتھ منٛز یا جنٛگَل ہیوٗ آسہِ تَتہِ ہٮ۪کہٕ تَتھ تُلہٕ بہٕ فوٹوٗ تہٕ تِم چھٮ۪س بہٕ واریاہ زیادٕ پَسنٛد کَران بیٚیہِ ییٚمہِ گڈٕ صُبحن وَتھو آفتاب کھَسان وُنِس آفتابَس نِش چھِ مےٚ باسان فوٹوٗ تُلٕنۍ اَصٕل مےٚ چھُ باسان زَن چھِ دُہُک آغاز گژھان یہِ چھُ واریاہ کینٛہہ ہاوان اَسہِ تہٕ نٔو شروعات چھِ گژھان دۄہَس اَمہِ سۭتۍ چھُ خۄش گژھان اِنسان تہٕ بیٚیہِ چھٮ۪س بہٕ کوٗشِش کَران ییٚتِنَس آفتاب لوسہِ آفتاب لوسوٕنۍ جاے تہِ فوٹوٗ تُلنَس تِکیٛازِ اِنسانَس چھُ باسان زَنہٕ مۄکلیو خَتٕم گوٚو کیٛاتھامَتھ تہٕ صُبحَس گژھِ بیٚیہِ تہِ امکُے آغاز سُہ چھِ باسان زَنہٕ اَتہِ نَس چھُ باسَن یہِ قۄدرٔتی منظر ہیوٗ اِنسانَس چھُ خۄش گژھان یِمَن جایَن فوٹوٗ تُلٕنۍ یا یِم کیپچَر کَرٕنۍ کیمراہَس منٛز یہِ موٗمینٛٹ پنٛنِس یَتھ منٛز کیمراہَس مںٛز کیپچَر کَرنہِ تہٕ یِمَن سۭتۍ چھِ پَتہٕ یاد تہِ اِنسانَس جُرِتھ روزان کینٛہہ تیٚمہِ موٗجوٗب چھٮ۪س بہٕ کوٗشِش کَران کہِ یِمَن یِمَن جایَن تُلو فوٹوٗ شُکریہ